أسۍ چھِ اَنان گَرٕ صابن زیادٕ یِمو پرٛوڈَکٹو منٛز کیٛازِکہِ سُہ چھُ واریاہ آسان اَصٕل تَتھ صابنہِ منٛز چھِ آسان اَصٕل لایباے تَمہِ سۭتۍ چھِ یِم یِم دانہٕ مۄکلان بس